ہِندوستانَس منٛز چھِ واریاہ تِتھۍ کار فَن کار یِم واریاہ زیادٕ برونٛہہ کالہِ ٲسۍ چَلان تہٕ لُکھ ٲسۍ تمَن تم تٕمَے کامہِ کَران تٕمنٕے تٕمٕے پٔتِم پٔتِم چیٖز ٲسۍ نِباوان پَنٕنۍ رِواج نِباوان مگر آز چھِ یُس نوٚو نوٚو زَمانہٕ چھِ یِوان تہٕ یَتھ منٛز چھِ گۄبان یِمَن یِم چیٖز کَرٕنۍ یِم چھِنہٕ پنٛنِس یُس تہِ یِمَن مَذہبی چیٖز چھِ آسان تِمَن چھِنہٕ یِم ساتھ دِوان کِہیٖنۍ حالانٛکہِ کٔشیٖرِ منٛز چھِ پھٮ۪رَن لاگنُک رِواج ییٚتہِ یُس ییٚتہِ وارٕ وارٕ بَنٛد چھِ گَژھان کہِ واریاہ لُکھ چھِنہٕ ژٕ گژھان جوٚم کٔشیٖر منٛز چھِنہٕ بیٚہوان کینٛہہ کیازِ ییٚتہِ چھِ سردی آسان سردی بَچہِ نِش بَچنہٕ خٲطرٕ اوس ییٚتہِ پھٮ۪رَن آسان یُس پھٮ۪رَن آز لُکَن چھُ گۄبا لاگُن تہٕ تِم چھِنہٕ یَژھان پھٮ۪رَن لاگُن کینٛہہ تہٕ تٔمۍ نِش پَنُن پان روٚٹ تھاوان ہَٹہِ ہَٹہِ پَنُن پان بَچاوان تٔمۍ نِش تہٕ پھٮ۪رَن چھَنہٕ لاگان کینٛہہ اِتھی اِتھی چیٖز چھِ واریاہ ییٚتہِ یِمَن نہٕ یِم نہٕ آز أزکۍ یِم اِنسان چھِ تِم چھِنہٕ کَران تہِ کِہیٖنۍ تہٕ تہِ گژھِ یُن واپَس کَرنہٕ تہٕ یُتھ سُہ اوٚن سُہ کَلچَر بَچہٕ ہے